وعلیکُم سلام تُہۍ چھُو الیکٹِرٛشَن اَسہِ اوس آبہٕ موٹَر لاگُن لاگُن لاگُن سُہ چھُنہٕ اَسہِ تگان لاگنُے بَڈگوم بَڈگوم پرٛاپَر بَڈگوم اَدٕ سا